ییٚمہِ وِز ہَسا کووِڈ ناینٹیٖن اوس تَمہِ وِزِ گٔے سٮ۪ٹھاہ حالت سانہِ علاقہٕ کِنۍ خراب اَسہِ نَسا اَسہِ ہَسا گٔے کٲم ییٚمہِ وِز ہَسا یہِ کووِڈ ناینٹیٖن پھہلیٛوو سِٹارٹ کٮ۪ن دۄہَن نیٛوٗ نہٕ لُکو سیٖریَس اَسہِ تہِ نیٛوٗ نہٕ کِہیٖنٛۍ ییٚمہِ کہِ وجہ سۭتۍ یہِ سٮ۪ٹھاہ پھٔہلیٛوو مےٚ اوس مٲلِس تہِ سُہ بَچوو دُبارٕ دُبارٕ ایٹ لاسٹ گٔے کٲم گورمِنٹَن ترٛٲو کٔرِکھ سٮ۪ٹھاہ رِسٹِرٛکشَنٕز ترٛ کٔرۍ گورمِنٛٹ آف اِنڈیاہَن تہٕ بیٚیہِ پَنٕنۍ گورمِنٹَن سِٹیٹ گورمِنٹَن آسہِ ییٚتہِ کَرِ پابَنٛد تہٕ تَمہِ کہِ سۭتۍ ہسا گوٚو پوٚتُس کووِڈ ناِینٹیٖن رُکیٛوو مَگر یۄس یُس یُس تٔمۍ ڈیمیج کوٚر تَمہِ وِزِ تٔمۍ ہسا کوٚر سٮ۪ٹھاہ ڈیمیج یَپٲرۍ واریاہ موٗدۍ تہِ بیٚیہِ سارِوٕے کھۄتہٕ بوٚڈ چیٖز یُس أسۍ لُکن کھٮ۪ن چین ٲسۍ تِم گٔے ختم بیٚیہِ کیٛاہ چھِ اَتھ وَنان یِم درٛۅجر گوٚو ماسکہٕ آسہٕ نہٕ ایٚویلیبُل کِہیٖنٛۍ وقتہٕ وقتہٕ وِزِ دَوا اوس سُہ تہِ گوٚو یُس کرٛوٗشَل دَوا اَتھ خٲطرٕ اوس سُہ تہِ گوٚو کَم مگر پوٚس سِٹیٚپٕس وارٕ وارٕ یُتھے کیٚنٛہہ رٮ۪تھ گُزریے تِمو تَتہِ ہَسا گٔے کٲم پوٚتُس ہَسا گوٚو واریاہ چیٖز ماسکہٕ گٔے ایٚویلیبُل دوا گوٚو ایٚویلیبُل کووِڈ کووِڈٕ خٲطرٕبچنہٕ خٲطرٕ ہَسا ٲسۍ أسۍ گَرِ سینِٹایز کَران اَتھٕ أسۍ ٲس نہٕ نٮ۪بَر تہِ زیادٕ تورٕ نیران کِہیٖنٛۍ بیٖڈِ منٛز تہِ ٲسۍ نہٕ گژھان کِہیٖنٛۍ أسۍ ٲسۍ گَری أکۍسٕے جایہِ روِٗزِتھ ییٚمہِ کہِ وجہ سۭتۍ سٮ۪ٹھاہ سَختی آیہِ أکِۍ سٕے جایہِ بیٚہنَس منٛز سورُے رُکیٛومُت اوس ٹرٛانَسپوٹ اوس نہٕ پَکان لُکھ ٲسۍ نہٕ پَکان ڈِپریشنُک گٔے لُکھ پوٚتُس تَمہِ کہِ وجہ سۭتۍ گوٚو ڈِپریشن اینزایٹی گٔے تَمہِ سۭتۍ سٮ۪ٹھاہ مُشکِل گوٚو سٮ۪ٹھاہ سٮ۪ٹھاہ مُشکِل گوٚو اَسہِ ییٚمہِ سۭتۍ اَمہِ سٍتۍ أسۍ ہَسا ٲسۍ پوٚتُس کٲم کَران میٛٲنِس فادرَس تہِ گوٚو کووِڈ سُہ اوس ایٚڈمِٹ واریاہَس واریاہَن دۄہَن ہَسپَتالَس منٛز سُہ اوس چٮ۪ے سُہ اوس تَموکھ چٮ۪وان ییٚمہِ سۭتۍ یہِ ییٚمہِ کہِ وجہ سۭتۍ تٔمِس زیادٕ اَٹیک گوٚو مگر شُکُر اللہ تعالٰۍ ہَس کُن بیٚیہِ یِمَن ڈاکٹَرَن کُن تِمو کوٚر سٮ۪ٹھاہ محنت یہِ بَچاونَس منٛز ایٹ لاسٹ دیُت تمِس اللہ تعالٰۍ ہَن شفا تَمہِ کہِ سۭتۍ اَسہِ ہیٚوچھ سٮ۪ٹھاہ کیٚنٛہہ ییٚمہِ وزِ تہِ یِم یِژھٕ بٮ۪مارِ آسان آسان گۄڈَے پِرٛکاشَنٕز نِنۍ یہِ گورمِنٛٹ وَنہِ یا یِم ڈاکٹَر وَنان تِم کَران فالوٗ نَتہٕ ہَسا چھُ یہِ پوٚتُس أکۍ سٕنٛدۍ سۭتۍ چھُ پوٚتُس واریاہ گژھان تِمَن پریشٲنی بیٚیہِ چھِ گژھان کٲم سٮ۪ٹھاہ بیٚیہِ چھُ سارِوٕے کھۄتہٕ بوٚڈ اَکھ چیٖز اَمہِ وِزِ کٔر کٲم لوٗکو پانہٕ وٕنۍ دیُت ساتھ اَکھ أکِس حوصلہٕ اَفضٲیی ییٚمہِ کہِ وجہ سۭتۍ یہِ تہِ اَسہِ اَتھ لَڑنَس منٛز میلیٛوو مَدتھ